آ یِم غریٖب لُکھ چھِ آسان تِمَن چھِ ہیٚکان تِم چھِنہٕ ہیٚکان پَنُن علاج مطلب وَقتَس پٮ۪ٹھَن کٔرِتھ کِہیٖنۍ تِمَن چھُ پونٛسَن ہنٛز تٔنگی تہِ آسان یا چھِنہٕ آسان تَتہِ گامَس منٛز مطلب فیسَلٹیٖز کِہیٖنۍ ہاسپِٹَل چھِنہٕ آسان تَتہِ کِہیٖنۍ کُنہِ ساتہٕ چھُ مطلب کانٛہہ بیمار پیٚوان کانٛہہ مطلب گامَس منٛز ییٚتہِ نہٕ ہاسپِٹَل آسہِ کِہیٖنۍ تِمَن چھُ مطلب شہرَس تانۍ مطلب ہاسپِٹَل واتنَس تانۍ چھِ مطلب سُہ وَتے تہِ ہیٚکان مٔرِتھ یا مطلب واریاہ بیمار چھُ آسان تِمَن چھُنہٕ دَوا تہِ نَے نہٕ واتان اَصٕل پٲٹھۍ کِہیٖنۍ اِسلیے پَزَن اَسہِ مطلب تِہُنٛد مطلب کِیَر کَرنہٕ خٲطرٕ پَزَن اَسہِ گامَن منٛز تہِ ہَسپَتال بَناوٕنۍ یُتھ یُتھ نہٕ مطلب تِمَن پَتہٕ تکلیٖف واتہِ کِہیٖنۍ یا تِمَن پیٚیہِ نہٕ مطلب تیوٗتاہ دوٗر گژھُن کِہیٖنۍ شہرَس منٛز علاج خٲطرٕ پَتہٕ کِراے تہِ چھُنہٕ آسان کُنہِ ساتَن کِہیٖنۍ یُتھ مطلب پَتہٕ ہیٚکَن تِم پیدَل تہِ گٔژھِتھ ہاسپِٹَل